السلامُ علیکُم مےٚ کَریو سکول بیگ کَرے مےٚ آرڈر مگر سُہ دراو نہٕ ٹھیک کیٚنٛہہ تَتھ اوس نہٕ نہ اوس تَتھ لیپٹاپ خٲطرٕ چَندٕ نہ اوس تَتھ لَنچ بۄکسہٕ خٲطرٕ چَندٕ نہ اوس تَتھ کِتابَن ہٕندۍ خٲطرٕ مطلب اَلگ تَتھ اوس کا کِتاب تہٕ کاپی ٲسۍ تَتھ اِکوَٹے أکسٕے چَندَس مَنٛز روزان نہ اوس تَتھ تریشہِ بٲتلہِ ہِندۍ خٲطرٕ یِم چھِ آسان تِم سایِڑ چَندٕ چھاتہٕ خٲطرٕ یا ہُہ یا چھِ آسان تریشہِ بٲتلہِ خٲطرٕ تَتھ اوس نہٕ سُہ کیٚنٛہہ تہٕ بیٚیہِ ٲس تَتھ ساروٕے کھۄتہٕ بٔڑ پرابلِم یُتھٕے رود مطلب کَوَر اوس نہٕ تَتھ پٮ۪ٹھہٕ کیٚنٛہہ مطلب سُہ تَتھ مطلب سُہ اصل سُہ اوس دَجِو ہیٚو تَتھ اوس رود اَندر سیٚدان تہٕ تَمہِ سۭتۍ ٲس مےٚ کِتابَن واریاہ پرابلِم گَژھان تَمِیُک رِزَلٹ آو نہٕ رُت کیٚنٛہہ بیٚیہِ ژھیٚنۍ تَتھ لَنجہِ وَنجہِ جلدی تہٕ تَتھ دراو نہٕ ٹایِم زیادٕ کیٚنٛہہ بیٚیہِ کوٛر سُہ ڈیلِؤری بایَن تہِ واریاہ لیٹ سُہ پیٚو مےٚ واریاہ زیادٕ درٛوگ تمہِ بَرعکٕس چھِ بازرَس مَنٛز تَتھ ریٹَس پٮ۪ٹھ پیٚوان بیگ سُہ چھُ آسان واریاہ اصل یُس اَمِچ کالٹی درایہ نہٕ اصل کیٚنٛہہ تہٕ یہِ گوٚو مےٚ واریاہ زیادٕ درٛوگ پیٚو مےٚ یہِ مطلب بیٚیہِ بیٚیہِ ڈیلِؤری باے یُس چھُ تٔمۍ کوٚر مےٚ پَتہٕ فون ژٕ یہِ بٕتھہِ کٮ۪تھانۍ کٮ۪تھانۍ اَتھ پیٚو مےٚ واریاہ محنت کَرٕنۍ تہٕ تیٚلہِ تہِ آیو نہٕ مےٚ مطلب فٲیدٕ اَتھ کیٚنٛہہ اَمِیُک رِزَلٹ یُس چھُ سُہ آو واریاہ بیڑ تہٕ یہِ گوٚو مےٚ نۄقصان